ہَو مَچ ٹایم وُڈ یو لایک ٹوٚ آچھا مےٚ کوٗتاہ کال چھُ لَگان کوکِنگ منٛز مےٚ چھُ لَگان وارِیاہ زیادٕ ٹایِم رننس بہٕ ونہو پوٚزٕے کیٛازِ کہِ مےٚ چھُس نہٕ اَتھ منٛز تیٖژاہ یہِ کیٚنٛہہ مطلب ایٚکٕسپیٖرینسٕڈ چھُ مےٚ تجرُبہٕ چھُنہٕ مےٚ تیوٗتاہ کِہیٖنۍ نہٕ تہٕ مےٚ چھُ لَگان وارِیاہ ٹایِم رننس اَکہِ لَٹہِ کَرے مےٚ کوٗشش اَکہِ لَٹہِ ووٚن مےٚ بہٕ رَنہٕ کَبابہٕ مےٚ کٔر کوٗشش مےٚ دٔگۍ مژھ وَژھ ٹھوٗل ترومَس سۭتۍ وارِیاہ زیادٕ کٔر مےٚ کوٗشش کہِ بہٕ کَرٕ کٲم بہٕ رَنہٕ کَباب تہٕ گٔے کٲم تہٕ مےٚ ییٚلہِ کَباب کٔر سِٹاٹ رَنٕنۍ یِم بنٲے مطلب گۄڈٕنٮ۪تھٕے ییٚلہِ مےٚ سٹاٹ کٔر رَنٕنۍ یہِ اوس وارِیاہ زیادٕ مےٚ نیو وارِیاہ ٹایم گۄڈٕنٮ۪تھٕے دٔگۍ مےٚ مَژھ دٔجۍ مےٚ وۄنۍ پورٕ پٲٹھۍ کٔر مےٚ یہِ مےٚ ٲسۍ نہٕ کانٛہہ مِشیٖنٔری کیٚنٛہہ مےٚ پے یہِ اَتھو سۭتۍ دَگٕنۍ وَگٕنۍ سورٕی کیٚنٛہہ پیٚو مےٚ پانے کَرُن تہٕ سُہ اوس اَکھ ڈِفِکَلٹہٕ چَلینٛج میانہِ خٲطرٕ یُس مےٚ کَرُن پیٚو تہٕ تمہِ پتہٕ یہِ مژھ دٔگِتھ پے مےٚ پَتہٕ کیٛاہ چھِ یَتھ وَنان کَبابہٕ بَناوٕنۍ مطلب دَگٕنۍ دَگٕنۍ دَگٕنۍ پتہٕ لورِ پٮ۪ٹھ بنٲیِم کَبابہٕ مےٚ ٲسۍ بَناوٕنۍ سیٖکھ کَباب تہٕ مےٚ تھٲو پتہٕ اَتھ تَلہٕ ہیٖٹ تہٕ پتہٕ کٔر مےٚ بنٲے مےٚ کَباب تہٕ مگر یہِ اوس وارِیاہ ڈِفِکلٹ تہٕ مگر مےٚ کوٚر یہِ تہٕ یہِ کوٚر مےٚ اَصٕل پٲٹھۍ ہاں کوٗشش کَرنٕچ تہٕ سُہ اوس اَکھ الگ اَلگ اَکھ چَلینج سُہ سُہ کَرُن تہٕ مگر مےٚ ٲسۍ نہٕ تَمہِ پورٕ پاے کِہیٖنۍ نہٕ تَمہِ وِز مےٚ گٔے وارِیاہ زیادٕ مُشکِلات سُہ کَرنس منٛز مےٚ ٲسۍ نہٕ تَمِچ پورٕ پاے کِہیٖنۍ نہٕ زِیرو تہِ ٲسۍ نہٕ مےٚ تَمِچ پاے کِہیٖنۍ نہٕ تہٕ مےٚ گٔے کٲم مےٚ گٔے وارِیاہ مُشکِلات سُہ بَناونس منٛز پتہٕ کٔر مےٚ کٲم یُتھٕے مےٚ سُہ بَنٲو مگر سۄ بَنے نہٕ تیوٗتاہ مَزٕ دار کِہیٖنۍ نہٕ بہٕ ٲسٕس سونٛچان کہِ اَتھ کیٛاہ دَلیل گٔے یہِ کیٛازِ بنیٚو نہٕ مَزٕ دار کِہیٖنۍ نہٕ سۄ بَنے نہٕ تَتھ بنیٚو نہٕ تیُتھ ٹیسٹ ویسٹہٕ کِہیٖنۍ نہٕ پتہٕ گٔیس بہٕ وارِیاہ زیادٕ پریشان کہِ یہِ کیٛازِ بنیٚو نہٕ ٹیسٹی کِہیٖنۍ نہٕ تہِ اَمہِ پتہٕ گٔے کٲم یُتھٕے مےٚ سُہ سبدیو بَنٲوِتھ مےٚ دوٚپ مےٚ کوٚر غلط کیتھٲنۍ مےٚ اوس گۄدٕ اَتھ پٮ۪ٹھ وٕچھُن کہِ اگر یہِ یہِ چھُ یہِ کیٛازِ بنیٚو نہٕ مطلب مطلب یہِ کیٛازِ گٔے نہٕ اَصٕل کِہیٖنۍ یا اَتھ منٛز کیٛاہ پرٛابلِم گٔے سُہ اوس مےٚ وُچھُن تہٕ کیٛاہ چھِ یَتھ وَنان یہِ مےٚ مےٚ بنو مگر یِتھے کٔنی تہٕ ییٚمہِ سۭتۍ مےٚ زن گٔے وارِیاہ زیادٕ مطلب اَکھ مطلب یِم مےٚ تِم کَباب بنے تِم کھٔت نہٕ پسنٛد زیادٕ تر گرکٮ۪ن کِہیٖنۍ نہٕ مگر بہٕ چھَس شُکُر پَران کہِ مےٚ بنٲے تِم گۄڈے کیٛازِ کہِ تمہِ پتہٕ یُس مےٚ بناوُن اوس تِم ٲسۍ کیٛاہ چھِ یَتھ وَنان پَژھٮ۪ن ہِنٛد خٲطرٕ سُہ گَژھہِ ہا وارِیاہ زیادٕ مُشکِل یہِ اوس اَکھ لَکٕٹۍ مَکٕٹۍ ٹاکٕس یَتھ اوس نہٕ ٹٮ۪نشن کِہیٖنۍ تیوٗتاہ تہٕ تمہِ ذٔریعہٕ کیٛاہ گوٚو پَتہٕ تمہِ ذٔریعہٕ گوٚو یہِ کہِ یُتھٕے مےٚ تِم کَباب بنٲے تِم کھٔت نہٕ پسنٛد کٲنسے تہٕ مےٚ گٔے پتہٕ وارِیاہ زیادٕ پَریشٲنی تمہِ پتہٕ کٔر مےٚ کٲم مےٚ یوٗٹیوٗبس پٮ۪ٹھ چھِ اَکھ چَنل یَتھ پٮ۪ٹھ ہیٚچھناوان چھِ کہِ سیُن ویُن کِتھ کٔنۍ چھِ رَنان کیٛاہ چھِ کَران مےٚ کٔر کٲم مےٚ کٔر تٔتھۍ پٮ۪ٹھ سۄ کٔر مےٚ سَبسکرایب سۄ چَنل مگر سۄ ٲسۍ مگر تَتھ ٲسۍ پۄنٛسہٕ پیٚوان بَرٕنۍ اَدٕ ٲسۍ سۄ سَبسکرایب گَژھان مےٚ بٔرۍ پَتہٕ مےٚ دوٚپ وۄنۍ یہِ چھُنہٕ ضُروری مےٚ بٔر پۄنٛسہٕ مےٚ کٔر یہِ سَبسکرایب یہِ چَنل اَمہِ پتہٕ ٲسٕس بہٕ أتھۍ پٮ۪ٹھ وٕچھان یہِ کِتھ کٔنۍ کیٛاہ چھُ آسان بَناون کُس سیُن کِتھ کٔنۍ چھُ بناوُن یِم سٲری چیٖز ہیٚچھ مےٚ پتہٕ أتھ پٮ۪ٹھ تہٕ تنہٕ پٮ۪ٹھہٕ چھُ مےٚ وَنہِ تھوڑا بُہت کانسیٚپٹ آمُت اَمیُک نَتہٕ اوس نہٕ مےٚ اَکھ رَژھ تہِ تران سمجھ بہٕ أسٕس دَپان یہِ بَناوُن یہِ کِتھ کٔنۍ چھُ بَناوُن مےٚ اوس نہٕ کِہینۍ تَران سمجھ سُہ اَکھ چیٖز چھُ ییٚمہ سۭتۍ مےٚ پتاہ لٔج پتہٕ کہِ کِتھ کٔنی کیٛاہ چھُ سُین کُس سیُن کِتھ کٔنۍ چھُ بَناوُن کیٛاہ چھُ کَرُن سۄ لٔج مےٚ پتہ تَمے سۭتۍ تمی سۭتی چھَس بہٕ ہیٚکان وۄنۍ یہِ وۄنۍ بیٚکِس تہِ ہٲوِتھ مطلب یہِ کِتھ کٔنۍ چھُ بَناوُن ہُتھ منٛز کیٛاہ چھُ کَرُن پتہٕ ہیٚچھ نہٕ مےٚ تَتھ منٛز خٲلی کَبابے یوت بناوٕنۍ کیٚنٛہہ مےٚ ہیٚچھ پتہٕ رستہٕ روگنجوش تَبکھ ناٹِہین یِم سٲری چیٖز ہیٚچھ مےٚ پتہٕ بناوٕنۍ گۄڈٕ گۄڈٕ ٲسۍ نہٕ مےٚ پیی کُنِچ بہٕ ٲسٕس دَپان یہِ کیٛاہ چھُ آسان یِم سِنۍ کِتھ کٔنۍ چھِ آسان بناوٕنۍ یِمن کیٛاہ چھُ آسان کَرُن مےٚ اوس نہٕ تَران سُہ سمجھ کِہیٖنۍ نہٕ پتہٕ تور مےٚ وار وار وار سورٕی سمجھ آز ہیٚکہٕ بہٕ بنٲوِتھ دَہ دَہ ڈشہٕ ہیٚکہٕ بہٕ بنٲوِتھ مطلب بیٚیہِ کِتھ بیٚیہِ پٔرفٮ۪کٹ کُنہِ قٕسمُک آسہِ نہٕ تِمن منٛز کِہیٖنۍ نہٕ تِمن آسن پورٕ پٔرفیٚکٹ آز دَہ ڈشہٕ ہیٚکہٕ بہٕ بَرابر بٲوِتھ تہٕ سُہ اوس میانہِ خٲطرٕ اَکھ بٔڑ بارٕ أچیومیٚنٹ سُہ بناوُن تہٕ تمہِ وِزِ اوس وارِیاہ مُشکِل پتہٕ ییٚلہِ برٛوںٛٹہ برٛۄنٛٹھ پٔچٕس پٔچِس یہِ گوٚو پتہٕ وارِیاہ آسان پتہٕ ٲسۍ نہٕ کانٛہہ تہِ کُنہِ تہِ قٕسمِچ کیٚنٛہہ پرٛابلِم گٔے نہٕ پتہٕ کِہیٖنۍ مگر تَمہِ وِز ٲسۍ وارِیاہ زیادٕ پرٛابلِم تَمہِ وِز ٲسٕس نہٕ بہٕ ہیٚکان یہِ پورٕ کٔرِتھ ہوٚک نہٕ مےٚ تَمہِ وِز پورٕ کٔرِتھ کِہیٖنۍ نہٕ تَمہِ وِز اوس بیٚیہِ سُہ پتہٕ مطلب سَبسکرایب کِرٕنۍ چَنل تَتھ پۄنٛسہٕ بَرٕنۍ سُہ تہِ اوس وارِیاہ مُشکِل وقت آز چھِ مےٚ آز چھِ مےٚ آرڈر یِوان باقین ہنٛدۍ اَسہِ دِسا گاڈٕ گوشتابہٕ بنٲوِتھ اَسہِ دِسا رِستہٕ بنٲوِتھ اَسہِ دِسا کَباب بنٲوِتھ آز چھس بہٕ تِم باناوان تہٕ بیٚیہِ چھِ مےٚ فایو سِٹار ریٚٹِگٕس تہِ یِوان تَتھ خٲطرٕ چھَس بہٕ شُکر گُزار اللہ تعلیٰ سُنٛد کہِ یٔمۍ مےٚ ییٖژاہ یہِ دیُت ہیٚچھ نہٕ خٲطرٕ موقعہٕ تہٕ بیٚیہِ پتہٕ ہیٚچھ مےٚ تہٕ مےٚ ہیٚوت پتہٕ باقِین کٔرِتھ سٔرو